ییٚلہِ تہِ مےٚ مطلب پروڈَکٹ چھِ کانٛہہ چیٖز کوٚر یَتھ پٮ۪ٹھ آرڈَر کُنہِ تہِ مطلب آنلاین ایٚپٕس پٮ۪ٹھ مطلب اَکہِ اَکہِ دۄہ کوٚر مےٚ کوٚرتہٕ آرڈَر بیٚکہِ دۄہ کیٚنٛہہ مطلب تمَن ہُنٛد میٚٹیٖریَل اوس آسان بِلکُل گٹھیا مطلب صافٕے اوس نہٕ آسان اَکہِ دۄہ کوٚر مےٚ سنیٖسا کریم چھےٚ سۄ چھِ کریم اَکھ یِوان میٖشووَس پٮ۪ٹھ سُہ کٔر مےٚ اَکہِ دۄہ میٖشو پٮ۪ٹھ آرڈَر مطلب مےٚ اوس نہٕ ایٚکٕسپیٚکٹ کوٚرمُت مطلب سُہ کیاہ آسہِ اِتھے کٔنۍ کوٚر مےٚ رینڈَملی کوٚر مےٚ سُہ آرڈَر یتھُے سُہ وٲژ نہ مےٚ دوٚپ یہِ اَسہِ یِہے اَمہِ سۭتۍ گَژھِ نہٕ اَصٕل بُتھ کِہیٖنۍ ہُہ یہِ مطلب بیٚیہِ ییٚلہِ سٔہ مےٚ سِٹاٹ لٲج نا کَرٕنۍ مَتھٕنۍ لٲج نا مطلب ایُتھ گٕلو آو مےٚ بٕتھِس پٮ۪ٹھ زَبردَس مےٚ ٲسۍ سٲری وَنان ژےٚ کیٛاہ کریم یہِ ژےٚ کیٛاہ کریم یہِ پَتہٕ اَکہِ دۄہ ووٚن مےٚ تمَن مطلب مےٚ ٲس کٔرمٕژ میٖشو میٖشو ایپ پٮ۪ٹھ چھِ اَکھ کریم اویلیبٕل آسان سٔہ نیٖسا سُے چھِ مےٚ کٔرمٕژ آرڈَر یہِ چھِ سُے مطلب ییٚلہِ مےٚ باقٕیَن ووٚن نہ کٲنٛسہِ اوس نہٕ یقیٖن گژھان یہِ چھےٚ أتی میٖشوٕچ میٖشو کہِ مطلب میٖشو پٮ۪ٹھ چھے مےٚ کوٚرمُت یہِ آرڈَر یہِ چھِ یِژھ ییٚلہِ تٕمَن ووٚن نہ تمَن بیوٚٹھٕے نہٕ دوٚپکھ نہ نہ میٖشو پٮ۪ٹھ آسہِ نہٕ یُتھ اَصٕل چیٖز ژٕ چھکھ اَپُز وَنان ہُہ یہِ ییٚلہِ مےٚ تمَن مطلب یہِ ہُوو نہٕ مےٚ مَگر تمَن یہِ چھُ مےٚ آرڈَر کوٚرمُت اَدٕ گوٚو تِمَن بلیٖو مطلب مےٚ اوس سُہ کوٚرمُت آرڈَر میٛٲنۍ پَتہٕ کوٚرُکھ سُہ خَبر کٲتِہو پَتہٕ بیٚیہِ آرڈَر پانٛژو شییو لَگ بگ دوٚپُکھ یہِ کوتاہ اَصٕل چھُ یہِ پرٛوڈَکٹ میٖشو پٮ۪ٹھ مطلب مےٚ چھِ سُے اَکھ پروڈَکٹ باسیومُت یُس مےٚ آنلاین ایپ پٮ۪ٹھ چھُ کوٚرمُت آرڈَر سُہ اوس زَبَردَس